وَعلیکُم السَلام پوش حظ اَدٕ عٲش کٔرِتھ کیٚنٛہہ چھُنہٕ پَرواے اِیُو تہٕ نِیُو ایٚسے چھِ چھِ بیٚیہِ چھِ لَکٕٹۍ لَکٕٹۍ تٕم وَزٕلۍ پوش وارِیاہ مختلف قٕسمن آچھا تۄہہِ آ گملہٕ وملہٕ چھُ سورٕے چھُ اسہِ آ اہن حظ آ آیہِ تہِ چھِ تۄہہِ یِم یِم نِیٖتو تۄہہِ چھِو یِم ضروٗرت تہٕ نِیٖتو تیٚلہِ عٲش کٔرِتھ أسۍ ہے چھِ بیٚہوان دۄدر ہامہِ نِش تٔتھی نِیٖتو أسہِ چھِ وٕنکیٚس واریاہ ایٚولیبٕل اَدٕ یِیٖتو تۄہے نیران اَکھتٕے ہُران تَتہِ تِمن چھِ مختلف ریٹ ریٚڈ روزس چھِ ترٛےٛ ہتھ رۄپیہِ اہن حظ آ آ بیٛاکھ چھُ سُہ وَزُل لوٹس تَتھ چھِ ڈۄڈے ہتھ رۄپیہِ آ آ یَلو کَلر تِمن تہِ چھِ مختلف ریٹ تِم چھِ گَژھان ڈۄڈ ہتھ زٕ ہتھ تِمن چھِ یِہٲے ریٹ اَدٕ حظ اَدٕ حظ دِیُو حظ تُہۍ آرڈر تۄہہِ تُہۍ وٲتزیٚو توٚتھٕے دُکانس پٮ۪ٹھ تہٕ أسۍ دِموتۄہہِ تۄہہِ یہِ ضروٗرت آسو تہِ نِیٖتو تُہۍ کیٚنٛہہ چھُنہٕ پَرواے نَہ حظ گملہٕ تہِ حظ چھِ تَتیٚن گملہٕ تہِ چھِ تتیٚن آ آ گملہٕ تہِ

یِم حظ چھِ واریاہس ٹایمَس یِم چھِنہٕ تِم ڈُبلکیٹ کیٚنٛہہ پوش یِمن نہٕ کِہیٖنۍ چھُ نیران یِم چھِ آرجِنل پوش یِمن چھُ نیران واریاہ ٹایم تُہۍ نِیُو تُہۍ وچھُو تُہۍ گژھِو پتہٕ تعریٖف کَرٕنۍ آ تُہۍ یِیُو أسۍ چھِ ییٚتیٚن دۄدر ہامہِ چوکَس منٛز بیٚہوان تُہۍ ییٖزیٚو تہٕ نیٖزیٚو تُہۍ ونزیٚو تۄہہِ کَر چھُو یُن تۄہہِ کَر چھُو آرڈر کَرُن تُہۍ وٲتزیٚو پگاہ توٚتَن آچھا آچھا اہن حظ آ دَرٛمُن تہِ چھِ اہن حظ آ تۄہہِ نِیُو وارِیاہ چیٖر تۄہہِ گَژھیٚو اَتھ منٛز لیٚس تہِ کیٚنٛہہ چھُنہٕ تۄہہِ اگر وارِیاہ چیٖر چھُو گٲڑۍ گاڑِ منٛز چھُو کھالٕنۍ تۄہہِ گَژھیٚو لیٚس تہِ تتھ تۄہہِ گَژھیٚو لیٚس اوا دَرٛمُن چھِ اسہِ وارِیاہ اصٕل تَتھ چھِ کَران کٕم کٕم تعریٖف آ سرمہٕ کُلۍ تہِ چھِ سۄرمہٕ کُلۍ چھِ بیٚیہِ چھِ سُہ بیاکھ کُل یہِ بیٚیہِ چھِ یِم حظ یِم باقٕے باقٕے چھِ تُہۍ وُچھُو نَہ پانے پتہٕ ایٚوَر گریٖن کُل تہِ چھُ آ آ خٲطرٕ کُل اَکھ آمُت اسہِ سُہ تہِ چھُ وارِیاہ اصٕل سُہ چھُ پانٛژھ ہتھ رۄپیہِ گَژھان قالٹی تہِ گَژھیٚو تۄہہِ نیرٕنۍ اصٕل تَتھ آ سُہ نِیٖزیٚو تُہۍ تہٕ تُہۍ اِیزیٚو تہٕ تُہۍ نِیٖزیٚو أسۍ چھِ بیٚہوان دۄدر ہامہِ چوکس منٛز أسہِ چھِ تَتیٚن ایٚویبٕل سو ایٚویلِبٕل سورٕے تھُومُت یہِ یہِ ضروٗرت آسیٚو تہِ تہِ چھُ تَتیٚن اِدٕ سَہ اَ